وَعلیکُم سَلام شُکُر حظ تُہۍ چھِو ٹھیٖک پٲٹھی بِلکُل جِناب ؤنۍتو حُکُم

آتھوارِ دۄہ چھُ میچ مگر نہَ آتھوارِ چھُنہٕ اَسہِ کٕہیٖنٛۍ تہِ آتھوارِ چھِنہٕ ٹٔرٕف یلےَ حظ آتھوارِ چھِ ٹٔرف بَنٛد یہِ نَنہِ آتھوارِ دۅہٕے یہِ کَر آسہِ ایٚویلیبُل فِلحال ییٚمہِ سنٛڈے چھُ یہِ آ بَنٛد مےٚ ؤنۍتو تُہۍ تُہۍ کُس ٹیٖم چھُو یِنٛگ لیٚڈِٹر ٹٔرفہِ پٮ۪ٹھ چھُو گیُنٛدمُت زانٛہہ اَچھا ٹھیٖک ٹھیٖک وَلہٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرۍزیٚو مےٚ فون تُہۍ کٔرۍزیٚو مےٚ پَگاہ کٔرۍزیٚو تُہۍ مےٚ فون بہٕ ونہو تۅہہِ اَسہِ کَر مےٚ کَر گَژھِ ٹٔرٕف یَلہِٕ بہٕ تھاو پِریارٹی پٮ۪ٹھٕے تُہُنٛد کِہیٖنٛۍ چھُنہٕ پَراوے

اَچھا ٹھیٖک مگر بہٕ حظ وَنے ژےٚ اَکھ چیٖز تیٖژہَن چھُ پوٚز کَتھ مگر مےٚ تہِ گَژھِ یورٕ آسٕنۍ ایٚویلبُلٹی تَمےَ حِساب ہٮ۪کو نا بہٕ تۅہہِ ؤنِتھ آتھوارِ چھِ مےٚ تہِ یہِ تُہی یوت چھُنہٕ مےٚ فون کَران وُنکٮ۪س کِہیٖنٛۍ مےٚ چھِ مےٚ چھِ ٹیٖم پنٛژاہ فون کَران یِمن مےٚ پٮ۪وان یِمن مےٚ پٮ۪وان چھُ ٹایِم دیُن کَمہِ دۄہ کیٛاہ چھُ اَسہِ مےٚ شڈیوٗل کیٛاہ آسہِ مےٚ آ تہٕ تَمےَ حِساب وَنہو بہٕ تۅہہِ تہِ تہٕ کیٛاہ کیٛاہ کُس دۄہ روزِ تُہٕنٛدِ خٲطرٕ ییٚمہِ دۄہ مےٚ ٹٔرٕف آسہِ یَلہٕ یَتھٕ کٔنۍ ہٮ۪کو نہٕ بہٕ ؤنِتھ تہِ چھُ ساریٚے تی چھِم سٲری تُہۍ چھِ سٲری تی تی چھُ سارِنٕے یہِ آ شوق کہِ أسۍ گِنٛدٕہو یَتھ ٹٔرفہِ مگر کیٚنٛہہ چھُنہٕ پَرواے وۅنۍ چھُ تۅہہِ شوق تہِ وۅنۍ گِنٛدٕناوہو تُہۍ مگر آ ٹھیٖک چھُ کِہیٖنٛی چھُنہٕ پَرواے

نہَ نہَ نہَ تَتھ خٲطرٕ تَتھ نہٕ سُہ چھُنہٕ میٛٲنِس یَتھ منٛز یِوان کِہیٖنٛۍ نہَ نہَ بہٕ ہٮ۪کہٕ بہٕ بہٕ ہٮ۪کہٕ ناوہو تُہۍ اَکھ چھُ ییٚتہِ آ بیٛاکھ چھُ مےٚ نَوا باغ چھُ مےٚ ٹٔرٕف آ بیٛاکھ چھِ مےٚ ٹٔرٕف بَٹہٕ وٕنۍ تَتھ چھُ ناو زَبٕج تہٕ یِم ٹٔرفہِ چھِ یِمن منٛز ہٮ۪کٕناہو بہٕ تۅہہِ بہٕ وُچھٕ بہٕ کَر نا اَز مےٚ بہٕ کَر اَز معلوٗم کَتھ ٹٔرفہِ پٮ۪ٹھن اگر آتھوارِ اوس نا یِمن ترٛٮ۪ن ٹٔرفن منٛز کانٛہہ یَلہٕ تہٕ بہٕ کَرناہو تُہۍ تِمنٕے منٛز ہٮ۪کو بہٕ تُہۍ اٮ۪ڈجسٹہٕ کَرنا سیم حظ سیم سیم سیم تۅہہِ تۅہہِ گَژھِوٕ نہٕ کانٛہہ فرقٕے باسٕنۍ تُہی مہٕ بانٛمبرِو تُہی گَژھِوٕ نہٕ کٕہیٖنٛۍ تہِ فرق باسٕنۍ آ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ کِہیٖنٛی چھُنہٕ پَرواے کِہیٖنٛۍ چھُنہٕ پَرواے ہَے وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے سُہ کَرو نا أسۍ ییٚمہِ ساتہٕ مےٚ ایٚویلبُلٹی گَژھِ نا اَتھ چھِ اَتھ چھِ مُختلِف گَژھان ہتہٕ حظ ییٖتاہ مےٚ پتہٕ اَتھ چھُ کَم سے کَم دۄیہِ ساسہِ پٮ۪ٹھ چھُ سِٹاٹ گَژھان وۅنۍ چھِ آ وۅنۍ چھِ وۅنۍ چھِ میٹ روٚستُے میٹ روستُے آ میٹہٕ روٚس ٹھیٖک چھُ کِہیٖنٛی چھُنہٕ پَرواے ٹھیٖک حظ ٹھیٖک حظ چھُ اَدٕ حظ